ہیٚلو اَسَلام علیکُم تُہۍ چھُ حظ ٹھیٖک اچھا صحت صحت چھا ٹھیٖک ہَے اَسہِ بنا اَسہِ مٮ۪ننایو کٕنٮ۪و اَوٗترٕ زمیٖن

مگر یہِ زمیٖن مٮ۪ننایو مےٚ یہِ چھِ زمیٖن کم پَہم

اَتھ اَتھ چھِ ہُپٲرۍ زٕ ژور فُٹ چھِ اَتھ دٔچھِنۍ دٔچھنہٕ سایڈٕ کَم پہَم نیران ژےٚ ہایاتھ نا یہِ دٔچھنہِ سایڈٕ زمیٖن تَپٲرۍ چھُ اَتھ سُہ نیران زٕ ژور فُٹ کَم وُنہِ اوسُس بہٕ وَنان اگر اگر پٹھوٲرۍ تہٕ بیٚیہِ اَنہٕ ہون یہِ ڈرٛافٹٕس مین اَکھ اَنہٕ ہون تِم مٮ۪نہٕ ناوَو نیہِ سَرٕ

ٹھیٖک ٹھیٖک چھُ بیٚیہِ بیٚیہِ اوس مےٚ یہِ زمیٖن یہِ اوس مےٚ تھوڑا یہِ پُلین ہِیٛوٗ کَرناوُن اَ آ یہِ اوس مےٚ پُلین کَرناوُن یہِ اوس مےٚ تھوڑا بَناوُن سُہ رٮ۪کٹٮ۪نٛگوٗلر شیٚپہِ منٛز ترٛےٚ گٔیاوس بہٕ ییٚمہِ اَنٛدٕ ہوٚمہِ منٛز دٔچھنہِ سایڈٕ یُس چھُناہ یتھ یَپٲرۍ اَتھ کَم چھُ تیٚمہِ منٛز رٔٹِو علاوٕ یَپٲرۍ ژٹہٕ ہوس أڈۍ ہن یِیہِ نا تَپٲرۍ بَرابر

آ تی تٔمی موٗجوٗب بیٚیہِ اوس بیٚیہِ بیٚیہِ اوس بیٚیہِ جایہِ تہِ زمیٖن یُس ہوٚتٮ۪ن ژےٚ مےٚ ہایاتھ کَرانہِ ہامہِ نِش تَتھ کیٛاہ ریٹا چھِ اَکھ کَرور تَتٮ۪ن کوٗتاہ زمیٖن چھُ سُہ تُرٛواہ مرلہٕ ژٕ ونتہٕ وُنۍ چھِ بَرادٔری وۅنۍ ونتہٕ مےٚ اَسہِ کوٗتاہ پیٚیہِ وۅنۍ مۄخصر تَتھ ما چھِ کیٚنٛہہ یہِ مطلب کٲم وٲم ما چھِ اَتھ کیٚنٛہہ اٮ۪کسٹرا کٲم پُو پُلاٹ چھُ بَرا پُلاٹ چھا بَرابر بَنٲیِتھ یہِ تار وار ما چھَس پٮ۪ٹھٕ کیٚنٛہہ دَپ اَپٲرۍ اَپٲرۍ گَژھٮ۪س یہِ باغہٕ زمیٖن ٹھیٖک ژٕ خٲلسہٕ وٲلسہٕ ما چھُس کیٚنٛہہ

ٹھیٖک بیٚیہِ یُس بیٚیہِ یُس یپٲرۍ چھُناہ یہِ کیٛاہ چھِ یَتھ ناو یُس مےٚ ہُتہِ بادام پورٕ ژےٚ ہاییَتھ زمیٖن پُلا ٹا اَکھ تَتھ آیاے مےٚ خٔریٖدار اَکھ مگر خٔریٖدار چھُ وَنان اَتھ گوٚژھ تھوڑا رۄپیہِ اَکھ زٕ لَچھ رۄپیہِ کَم گَژھنۍ

ٹھیٖک ٹھیٖک یَتھ کَر اَنہون وۅنۍ یہِ یوٚتانیُک اوسےَ بہٕ وَنان یَتھ کَر اَنہون ڈرافٹٕس مین کَر اَنہون

یَتھ چھُ پَگاہ چھِ بٹوار پَگاہ کَرے بہٕ اَکہِ بجہِ بٲگۍ آ ژٔنٛدر چَلو ژٔنٛدروارِ دۄہ یِمے بہٕ ژٔنٛدروارِ دۄہ اَنے بہٕ یہِ کیٛاہ چھُ ناو ڈرٛافٹٕس مین بیٚیہِ پٹھوٲرۍ ٹھیٖک چھُ ڈرٛافٹٕس مین چھُ ہٮ۪وان پانٛژہ ساس رۄپیہِ وۅنۍ پتہٕ کَرو فِفٹی فِفٹی اورٕیور چَلو چَلو ٹھیٖک چھُ چھُنا ژٕ وَن ژٕ ونَتہٕ مےٚ بیٚیہِ یہِ یُس ژےٚ مےٚ اوترٕ ہایاے نا سُہ بیٛاکھ زمیٖن تِم آسےَ ترٛےٚ مرلہٕ تَتھ ما بَنی خٔریٖدارا کانٛہہ تَتھ چھےٚ پانٛژھ پانٛژھ لَچھ گَژھان مرلہٕ مرلس گَژھان پانٛژھ لَچھ تِم چھِ ترٛےٚ مرلہٕ تَتٮ۪ن گٔے پنٛداہ لَچھ رۄپیہِ آ چَلو ٹھیٖک چھُ اَدٕ کے چَلو ٹھیٖک